یُس کٲشِر لیٚنگویج چھِ یہِ چھِ واریاہ زیادٕ موٚدٕر تہٕ میٖٹھ لیٚنگویج یُس کٲشِر لیٚنٛگویج چھِ اَتھ گوٚو ایٹ سؠنچِری پؠٹھ یوٗز گژھان کٔشیٖر مطلَب کٔشیٖر منٛز اِٹ بلاگٕس ٹُو دَردِک دَردِک یَتھ یتھ دَردِک لیٚنگویج سۭتۍ چھِ یہِ بِلانگ کَران یُس کٲشِر لیٚنگویج چھِ یہِ چھِ واریاہ زیادٕ موٚدٕر تہٕ میٖٹھ تِکیازِ امِکۍ ساوُنڈٕس چھِ مطلب ساوُنڈس ڈِفرَنٹ ساوُنڈس چھِ اَتھ منز أسۍ ہؠکان یوٗز کٔرِتھ تہٕ اِوٕن کہِ مطلب وِداِن دَ ڈِسٹرِکس ڈِفرَنٹ دِفرَنٹ لیٚنگویج چھِ کٲشُر چھُ باسان کہِ یِم چھِ کَران اَکھ کٲشُر أسۍ چھِ کَران بیاکھ کٲشُر مَطلب ایٚوری ٹُوَنٹی کلوٗ میٖٹٲرٕز بعد چھُ لیٚنگویج یوٗجؤلی چینج گژھان لیٚنگویج چھنہٕ چینج گژھان کہیٖنٛۍ کینٛہہ کینٛہہ وٲڈٕس چھ ڈِفرَنٹ گژھان یا وٲ وٲڈ مطلب اَدا کَرنُک اَنٛداز چھِ گَژھان ڈِفرَنٹ اِنسانن منٛز مطلب ایٚوری ٹُونٹی کِلوٗمیٖٹٲرٕس پَتہٕ تہٕ یُس کٲشِر لیٚنگویج چھِ یہِ چھِ یوٗنیٖق لیٚنگویج تِکیازِ یہِ چھِ کٲشرٕے یٲتۍ کَران یہِ چھِ کَشمیٖرسٕے منز یوت گژھان اِسلے چھِ یہِ واریاہ زیادٕ یوٗنیٖق لیٚنگویج بیٚیہِ یُس یہِ کٲشِر لیٚنگویج چھِ ییٚمِکۍ پروننسیشَن چھِ مَطلب اَکھ کٲشرُے ہؠکہِ امیُک پروننسیشن اَصل پٲٹھۍ کٔرِتھ ایز کَمپیٲرڈ ٹُو اَدر سٹیٹو پؠٹھ آسَن اَگر تِم وؠژھان تہٕ أسۍ ہیٚچھو کوشُر مَگر تِم ہؠکَن نہٕ اِیُتھ پرونَنسیشَن کٔرِتھ کِہیٖنۍ تنہٕ یِتھ پٲٹھۍ أسۍ چھِ کَران کٲشِر چھِ کَران پرونَنسیشَن یُس کٲشِر لیٚنگویج چھِ یہِ چھِ اَکھ مَدر ٹنگ چھِ آسہِ یوٗجؤلی پَنٕنۍ امہِ سۭتۍ چھُ بھاٮٔی چارہ روزان پانہٕ ؤنۍ کٲشِر لیٚنگویج یوٗز کَرنس منز مَدر ٹنگ یوٗز کَرنس منز چھِ زیادٕ پریفَر چھِ أسۍ کَران یوٗجؤلی مَدَر ٹنگ یوٗز کَرٕنۍ ایز کَمپیِٲرڈ ٹُو اَدر لیٚنگویجِس اِون کِہ اردوٗ چھِ اسہِ آفیشل لیٚنگویج مَگر اردوٗ تہِ چھِ أسۍ یوٗز کَران مَگر اردوٗس سۭتۍ سۭتۍ چھِ أسۍ کٲشُر تہِ یوٗز کران تِکیازِ کہِ یہِ چھِ اَکھ سُہ مطلب پانہِ یار ہاوان ییٚمہِ ساتہٕ أسۍ کٲشُر ہاوان چھُ یہِ چھُ پانہِ یار ہاوان تہٕ بیٚیہِ چھُ امیُک یہِ گریمَر یُس کٲشُر لیٚنگویج ہُند چھُ یہِ چھُ واریاہ زیادٕ ڈِفرَنٹ یہِ چھُ یوٗنیٖق تِکیازِ کہِ مِثال أسۍ کَرو یوٗز کہِ أسۍ کَرو کانہہ وٲڈ یوٗز ژٕ کَتہِ اوسُکھ مطلب ژٕ کَتہِ اوسُکھ اِتھ پٲٹھۍ چھِ أسۍ وَنان ژٕ کَتہِ اوسُکھ یا کانہہ ڈِسٹرِکُک چھُ وَنان ژٕ کَتہِ اوسُکھ سیٚودُے أسۍ چھِ وَنان ژٕ کَتہِ اوسُکھ ایسے ہم یوٗز کَرتے ہیں اسکو یا باقٕے باقٕے چیٖز چھ مطلب امیُک یُس گریمَر چھُ سُہ چھُ اَتھ ڈِفرَنٹ گریمر امیُک ادا کرنُک اندازٕ چھُ اتھ کٲشر لیٚنگویج ڈفرنٹ کران مطلب سیٚنٹیٚنسَن ہُند اَدا کَرنُک اَندازٕ چھ ڈِفرَنٹ آسان کٲشِر لیٚنگویج منٛز فار اؠگزامپٕل بہٕ وَنہٕ کہِ گٔیٛا فَرق کٲنٛسہِ کانہہ آسہِ بؠمار تٔمِس وَنہٕ بہٕ گٔیٛا فَرق مَطلب مےٚ چھِ تٔمِس وَنُن گٔیٛا فَرق کینٛہہ بہٕ چھس تٔمِس قۄسچَن ہیوٗ کَران مےٚ چھِ تٔمِس وَنُن ژےٚ گٔیٛا فَرق مَطلب تاکہِ یہِ چھِ ہاوان کہِ اَکھ پَننیار اَکھ یِہٕے چھِ گریمیٹِکٔلی ڈِفرَنٹ آسان بیٚیہِ یُس پروننسیشَن چھُ آسہِ چھِ ڈِفرَنٹ پرونَنسیشَن وِداِن ٹُوَنٹی کلوٗمیٹٲرٕز چھِ یوٗجؤلی چینج گژھان تہٕ ڈِفرَنٹ پروننسیشَن چھ نارتھَس چھ اَکھ ساوتھَس چھِ اَکھ پروننسیشَن آسہِ نارٕتھ والؠن چھِ اَکھ پروننسیشَن سؠنٹَرلس چھِ بیاکھ پروننسیشَن ساوتھس چھِ بیاکھ پروننسیشن مطلب اِوٕن کہِ ڈِفرَنٹ وٲڈٕس تہِ چھِ أسۍ یوٗز ہؠکان کٔرِتھ مطلب نارتھٕکۍ چھِ کُنہِ وَنان اَکھ کَتھ سَوتھٕکۍ چھِ کُنہِ وَنان بیاکھ کَتھ مطلب کُنہِ چیٖزس أسۍ چھِ وَنان مطلب نارتھٕکۍ چھِ یوٗجؤلی وَنان مےٚ باسان ٹھیٖکھٕے تہٕ مَطلب سارنٕے چھِ باسان پنُن پنُن ٹھیٖک نارتھٕکؠن آسہِ نارتھُک باسان ٹھیٖک ساوتھٕکؠن آسہِ ساوتھُک باسان ٹھیٖک تہٕ مَگر اوٚوَرآل چھ کشمیٖری لیٚنگویج مَطلب واریاہ زیادٕ اَصل لیٚنگویج یوٗنیٖق لیٚنگویج تہٕ پروننسیشَن ووننسیشن چھ امیُک سُہ چھُ لۄکچار پؠٹھٕے آسان مَدَر تِکیازِ کہِ مَدَر ٹنگ چھِ سُہ چھِ ماجہِ پؠٹھٕے ہیٚچھان اِوٕن کہِ کَشمیٖری سَبجکٹ تہِ چھِ آسان سانٮ۪ن سکوٗلن منٛز تَتہِ چھِ أسۍ اَصل پٲٹھۍ ہؠکان ہیٚچھِتھ کٲشُر